نَمنَمتھ ساس پانژھ ہَتھ شُونزہ ژوٗر لَچھ شُوَنزہ ساس ترٚےٚ ہَتھ تہِ دُونزہ شیٚے لَچھ شُہٲٹھ سأس ژوٗر ہَتھ تہِ ژۄیہِ ترٕہ نَو لَچھ نَمنَمتھ ساس نَو شیٚتھ تہِ نَمنَمتھ باہہ ساس تہِ ژوٗر